اگر أسۍ کَتھ کَرو یِم روٗلَر ایریاز چھِ تَتھ منٛز چھٕ گورمٮ۪نٛٹٕچ اَکھ نیگلِجٮ۪نٕس اَکھ چھِ نہٕ روڈ پرٛاپَرلی کِہیٖنۍ ایلیکٹِرٛیسِٹی چھنہٕ تَتہِ پرٛاپَرلی کِہیٖنۍ بییہ چھُ کرٛایِم اگر أسۍ کَرو جَنٛگلات چھِ یِوان کَٹ کَرنہٕ سُہ چیٖز چھِ گَژَھان کٲم بییہ دوٚیِم چیٖز رٮ۪سپٮ۪کٹٕچ اگر أسۍ کَتھ کَرو رٮ۪سپٮ۪کٹ چھُ واریاہ اَصٕل تَتہِ بییہ چھُ تھوڑا بہت پورٹی غٔریٖبی چھِ تَتہِ واریاہ زیادٕ اگر أسۍ گورمٮ۪نٛٹَس کُن أپیٖل کَرو زِ گورمٮ۪نٛٹ کَرۍہا مَطلَب تِمن غٔریٖبی دوٗر کیٚنٛہہ نَفر چھِ تِم تہِ یِمن نہٕ پراپَر روزگار چھُ کیٚنٛہہ سُہ کَرِہا تِمن پرٛووایِڈ ایجوٗکیشٮ۪ن کَرِہَن پرٛاپَر وییَن منٛز بییہ یۄس ماڈٲرٕن ٹٮ۪کنالجی چھِ سۄ واتنایہا روٗلَر ایریاہَن تام